کٲشیر منٛز چھ ہَسپَتالَن ہنٛز وارِیاہ دِقت ییٚتہِ یِم تہِ بٮ۪مار چھ مَطلَب لَکٹِٮ۪ن لَکٹِٮ۪ن بٮ۪مارِیَن چھ ییٚتہِ عیٚلاج اَصٕل گَژھاں مَگَر یِم تہِ کیٚنٛہہ بٔڑ بٮ۪مارِ خۄدا رٔچھنۍ چھ آسان کٲنٛسہِ چھُ آسان کیٚنٛہہ ؤلٹہٕ دود تِمَن چھ پیٚوان عمومَن ییٚتہِ نٮ۪بَر گَژھُن کِیازِ کہِ ییٚتہِ چھِنہٕ سۄ میٚشینٔری یا کیٚنٛہہ ڈاکٹَر تہِ چھِنہٕ تِتھ خاص کیٚنٛہہ ییٚتہِ چھِ یِم لَکٕٹۍ لَکٕٹۍ لونٛڈٕ یِم ڈاکٹَر بٔڑ بٔڑ ڈَاکٹَرَن تانۍ چھِنہٕ أسۍ واتٲنی بیٚیہ چھِ بٔڑ بٔڑ ڈاکٹَر یِم تِم چھِنہٕ ہَسپَتالَن منٛز آسٲنی یا تہٕ ژٔلۍ تِم سعودی عَرَب نہ تہٕ چھ تِمو پَنٕنۍ پَنٕنۍ کِلنِک کھولمٕتۍ تہٕ عام لُکن چھَنہٕ تیٖتِیہ رۄپیہِ کیٚنٛہہ کہِ تِم گَژھن تہنٛدٮ۪ن تِمَن کِلنِکَن پٮ۪ٹھ بَڑٮ۪و بَڑیو ڈاکٹَرو چھ پانژھ ہتھ پانژھ ہتھ وُہ تھومُت فیس سُہ کتہِ ہیٚکہِ اِنسان اَکھ عام اِنسان کِتھ کٔنۍ ہیٚکہِ سُہ أنِتھ تیٖتِیہ پونٛسہٕ اِسلِے چھُ مےٚ باسان ییٚتہِ پَزِ گورمیٚنٹَس یِمَن ہَسپَتالَن کُن زیادٕ دیان دِیُن زیادٕ تَوَجہ دِیُن نَیے نَیے مِشینٔری اَننہِ نَیہ ایٚکٕسرے مِشینہٕ یا باقٕے چھِ تِم مِشینہٕ تِم پَزنَکھ اَننہِ ییٚتہِ پَزَن لیبہٕ تِمَن بَناونہِ بَڑٕ اَصٕل ییٚتہِ سٲری ٹیسٹ آسَن یِیٚلہِ اِنسان گورمیٚنٹ ہَسپَتال چھُ گَژھان تیٚلہِ کیاہ ضرورَت چھِ نٮ۪برٕ کٔنۍ پرَیویٹ ٹیٚسٹ کَرناوُن اَتِیُک ٹیٚسٹ چھُنہٕ کَانٛہہ مانٲنی تِم چھِ وَنان نَہ یِمو چھُ کَرنومُت أتے یہِ گورمیٚنٹ ہَسپَتالَس منٛز ٹیٚسٹ نَسا نَسا یہِ کَرنٲیو سا نٮ۪برٕ کٔنۍ نوٚو تِما گَژھہِ گَژھن گورمیٚنٹَس پَزِ اَتھ پٮ۪ٹھ دیان دِیُن اَتھ پٮ۪ٹھ تَوَجَہ دِیُن کہِ نَہ اَسہِ پَزِ اَسہِ کِتھ کٔنۍ ہیٚکو کٔرِتھ لُکَن ہِنٛد خٲطرٕ آسٲیِش کیازِ کہِ ہَسپَتال وانٕے یوت چھِ یہِ اور چھُ واتان لَکُٹ تہِ بوٚڑ تہِ امیر تہِ غریب تہِ تہٕ اِسلے پَزِ گورمیٚنٹَس اَتھ کُن تَوَجَہ دِیُن ییٚتہِ چھِ واریاہ ہَسپَتال مٲنِو تُہۍ ییٚتہِ چھُ ایٚس ایٚم ایچ ایٚس ہَسپَتال چھ یہِ چھُ سٲروٕے کھۄتہٕ بوٚڑ ہَسپَتال یا سوٚوُر ہَسپَتال چھُ یِمے زٕ ہَسپَتال چھِ ییٚتہِ ییٚتہِ یِم واریاہ بٔڑ بٔڑ یِم چھِ مَگَر وۄنۍ زن گوٚو ڈاکٹَر تہِ چھ اَصٕل مَگَر یہِ مےٚ باسان چھُ مےٚ پَنٕنۍ یہِ چھِ کہِ لَکٕٹۍ لَکٕٹۍ ڈاکٹَر چھِ اتہِ زیادٕ بٔڑ ڈاکٹَر یِم چھِ تِم چھِ سٲری نٮ۪بَر ژٔلمٕتۍ گوۄرمیٚنٹَس چھ سونٛچُن یِم ڈاکٹَر کِتھ کٔنۍ ہیٚکہوکھ أسۍ ییٚتہِ رُکٲیِتھ یِمَن دِیَن کھٲلِنَکھ تَخکھہن بیٚیہ تھٔنکھ بَرابَر یِم کیاہ چھِ اَتھ وَنان بیٚیہ دینَکھ پریٚکٹِس تہِ نٮ۪برٕ کٔنۍ کَرنہٕ امے موٗجوٗب تِمَن چھُ رۄپیَن سۭتۍ غرَض تِمَن ما چھ لُکَن اسلے دینَکھ کَرنہٕ کیٚنٛہہ کٲم نٮ۪برٕ کٔنۍ تہِ تہٕ تمہ سۭتۍ ہیٚکو أسۍ تہِ بٔچِتھَن یا کانٛہہ چھِ ہیٚکان یا دورِ پٮ۪ٹھ یا یہِ مَطلَب یُس أسۍ وُچھان چھ سٲرنٕے یِمَن چھِ خۄدا رٔچھِنۍ دود چھُ تِمَن چھُ پیٚوان نٮ۪بَر گَژھن نٮ۪بر چھ تِمَن یِلاج گَژھان مَگَر ییٚتہِ چھُکھ نہٕ یِلاج گَژھان کیٚنٛہہ اَگَرے تِمَن یِتھ گَژھَن تِمَن کۭژَہ رۄپیہِ بَچِہان گۄڈٕنیٚتھٕے بَچِہٲکھ جَہازٕچ کِراے ییٚتہِ پٮ۪ٹھ نٮ۪بَر تانۍ گژھنَس منٛز چھ وُہ پنژہ ساس رۄپیہِ لَگان وۄنۍ گوٚو اَگَرے تِم فِسَلٹیز گورمیٚنٹ اسہِ ییٚتی تھایہِ ہا تہٕ أسۍ گَژھو تمہِ سۭتۍ تھوڑا اَسہِ گَژھہِ ہا آسٲیِش پَہمَتھ اَسہِ پیٚیہِ ہا نہٕ نٮ۪بَر وٮ۪بَر گَژھُن کیٚنٛہہ آ یِم چیز چھ ییٚتہِ